ایل جی فریج نسا چھُ اَصٕل کیٚنٛہہ سُہ چھُ وَزنہٕ تَلہٕ تہِ واریاہ گوٚب بیٚیہِ چھِ نہٕ تَتھ اَصٕل کالٹی کیٚنٛہہ تٔمِس یۄس کۭمَتھ چھِ سۄ چھِ واریاہ زیادٕ بیٚیہِ چھُ سُہ زیادٕ ووٚلٹیج نِوان سُہ نہ چھُ سُہ چھُ بیٚیہِ زیادٕ کالَس ٹھنٛڈٕ روزان کیٚنٛہہ سُہ چھُ بیٚیہ زیادٕ سِپیس رَٹان